اَلسَلامُ علیکُم دانِش صٲب چھُو حظ تُہۍ چھُو حظ سریٖنگرٕ پٮ۪ٹھ تُہۍ ؤنۍ تَو حظ مےٚ سَر تۄہہِ ٲسوٕ اَتہِ بِلڈِنٛگ یَتھ زوٚکرِس منٛز تہٕ أسۍ چھِ اسہِ اوس اَتہِ پران تہٕ اسہِ اوس أسۍ چھِ گانٛدربل پٮ۪ٹھ اسہِ حظ ٲسۍ یہِ بِلڈِنٛگ ریٚنٹَس پٮ۪ٹھ ضروٗرت تہٕ أسۍ بہٕ چھُس دَپان بہٕ ہیٚمہٕ ہا یہِ فُل کۄمپارٹمیٚنٹٔے رَٹہٕ ہا بہٕ یہِ ریٚنٹَس پٮ۪ٹھ پانٛژھ کَمرٕ حظ چھِ ٲں واش روٗم واش روٗم کٔژ چھِ یہِ کِچَن تہِ حظ چھِ حظ الگ الگ روٗمَس اَٹیچ کِنہٕ کِچَن چھِ ایٚپارٹمیٚنٹَس اَکُے اَکُے حظ فُل ایٚپارٹمیٚنٹَس منٛز آچھا واش روٗم یُس چھُ نَہ حظ یہِ اَٹیچ چھا اَتھ کٔرِتھ روٗمَن واش روٗم آچھا آچھا دَپ أکِس أکِس پورَس چھُ اَکھ واش روٗم مگر اَٹیچ نَہ حظ چھِنہٕ اَتھ واش ٹھیٖک لابی کۭژاہ بٔڑ چھِ اَتھ تُہۍ ؤنۍ تو حظ مےٚ اَتہِ کیٛاہ کیٛاہ فیسلٹی چھِ أسۍ چھِ سُٹوٗڈَنٛٹہٕ تِکیٛازِ اسہِ گژھَن توتہِ فیسلٹی اصٕل آسنہِ ہاے جیٖن گژھہِ سون ٹھیٖک روزُن ٹھیٖک حظ ٹھیٖک فین تہِ حظ

یہِ ؤنۍ تو حظ مےٚ یۄس یہِ ایٚلیٚکٹرٛسٹی بِل چھِ نَہ سۄ پیٚیہِ اسہِ پَتہٕ لاسٹَس فاینَل کَرُن اسہِ کۭژاہ ریٹ گژھہِ تہٕ بِل چھا حظ ایٚلیٚکٹرٛسٹی بِل تۄہہِ بھرٕنۍ کِنہٕ سۄ چھِ اسہِ بھرٕنۍ

مطلب حظ ٹُوَنٹی تھاوزَنٛٹ گژھَن اسہِ اَتھ بِلہِ روٚستٕے آچھا ٹھیٖک یہِ یۄس یہِ واٹَر سَپلٔے چھا اَتہِ برابر پرٛاپَر آسان ٹھیٖک واے فاے واے فاے ما حظ چھُ تَتہِ ایٚولیبٕل واے فاے تَتھ تَمیٛک یُس حظ رِچارٕج چھُ سُہ چھُو سُہ کٔریٛو پتہٕ تُہۍ پیٚے کِنہٕ أسۍ کَرو پیٚے سُہ چھا حظ اسہِ پانٔے کَرُن پیٚے بہٕ حظ چھُس دَپان أسۍ رَٹو تیٚلہِ یہِ بِلڈِنٛگٕے لیٖزَس پٮ۪ٹھ اَگر تُہۍ اسہِ سۭتۍ ایٚگرِمیٚنٛٹ کٔریٛو ژورَن ؤری یَن تہٕ أسۍ حظ رَٹو تھوڑا حظ چھِ ریٚنٹ زیادٔے گژھان نَہ وۄنۍ توتہِ حظ أسۍ ہیٚکو نہٕ زیادٕ تہِ دِتھ کِہیٖنۍ تِکیٛازِ أسۍ چھِ سُٹوٗڈَنٛٹہٕ بیٚیہِ حظ دِمہوے ژےٚ أسۍ ایٚگرِمیٚنٛٹ کہِ ژورَن ؤری یَن پٮ۪ٹھ رَٹو أسۍ یہِ بِلڈِنٛگ بِل چھا حظ اسہِ پانٔے بھَرٕنۍ ہۄتھ چھَنہٕ اسہِ کیٚپیسٹی کیٚنٛہہ أسۍ کۭتیٛاہ بیٚہمو روٗمَس ییٖتیٛاہ تیٖتیٛاہ اسہِ چھِ کۄمپارٹمیٚنٛٹ

چلو ٹھیٖک حظ چھُ بہٕ کَرہو تیٚلہِ توہہِ پتہٕ ڈِٹیل سیٚنٛڈ تُہۍ کٔرۍ زیٚو رَجَسٹرٛیشَن ٹھیٖک چھُ نا اَدٕ حظ بِہیٛو حظ خۄدایَس حوالہٕ